ہٮ۪لو اسَلام علیکم وعلیکُم سَلام بِلال صٲب چھِو حظ تُہۍ چھِوٕ یہِ فٕٹِلایزَر پٮ۪سٹِسایِڈَس سۭتۍ کَران حظ اسہِ ٲس گُزٲرِش اَکھ حظ اسہِ ٲس باغَس تھورا بہت حظ پرابلِم سِکیب ہِش آمٕژ تھوڑا تُہۍ کٔرۍ تو اَسہِ سَجٮ۪سٹ کانٛہہ پیسٹہٕ سایِڈٕس حَظ زِیاد اوس نہٕ کینٛہہ مومعوٗلی آسَان چھُ پانٛژھ دَہ پٔرسَنٛٹ اوترٕ تام اوس نہٕ کِہیٖنۍ یِمٕے زٕ پانٛژھ دۄہ گیے تھوڑا پرٛابلِم حَظ اَسہِ اوس کوٚرمُت تٮ۪پتاف بیٚیہ اوس اَسہِ کورمُت سکور بیٚیہ اوس کورمُت ڈوڈیٖن جِناب

اچھا یُس یہِ آز موسَم ووسَم تھوڑا ہِیوٗمِڈ ہِیوٗ چھُ تہٕ اَتھ منٛز ما چھ کینٛہہ پرابلِم حظ گَژھان حظ

بیٚیہ ما چھُ کینٛہہ پِرٛکاشَن نِنٕچ ضروٗرت حظ چَلو ٹھیٖک چھُ اچھا چَلو اسَلام علیکُم